ہیٚلو

اسلام علیکُم ؤنو حظ جناب کیٚنٛہہ آ اَصٕل پٲٹھۍ گَرِ چھا سٲری ٹھیٖک آ ؤنِو کیٛاہ اوس

ہۅنٛگل گامُک چلو بہٕ چھُس پانٛژھ نفر کٔژِ بَجہ چھُ واتُن پَگاہ تُہۍ ؤنِو ٹایم کٔژِ بَجہِ صُبحٲے

چلو سر واتُن کوٚت چھُو اَچھا ٹھیٖک نَفَر کٔژ چھِو ٹھیٖک گوٚو اکھ گٲڑۍ ٹھیٖک دۅہَس چھُس بہٕ ہٮ۪وان جِناب ڈاے ساس رۄپیہِ ڈاے ساس چلو چلو چلو وۅنۍ وُچھو نا وُنہِ چھِ یہِ کیٛاہ چھِ اتھ وَنان نہَ نہَ تہِ بَنہِ کِہیٖنٛۍ فیٖس چھُ بہٕ ہٮ۪وان گٲڑۍ حظ چھَو اِنو انووا چھَس گٲڑۍ

نہَ نہَ بٕے آسہٕ پانہٕ بٕے آسہٕ پانہٕ مےٚ چھُ تھوڑا اوٗرۍ گَژھُن تہٕ بہٕ واتہٕ پَتہٕ ساڑِ سَتہِ روٗززیٚو تُہۍ ریٚڈی ہا آ چَلان چھِی آ کٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ ہے کیٚنٛہہ چھُنہٕ ہے وُچھ آ کیٚنٛہہ چھُنہٕ چلو دہَس چھُس بہٕ ہٮ۪وان ڈاے ساس تلہٕ حظ تتھ اگر کم گَژھِ تہٕ وُچھو وۅنۍ کوٗتاہ تھاوَو أسۍ ڈاے ساس رۄپیہِ اگر چھِ دۅہَس دۄن ساسَن چلو وۅنۍ دۄن چلو تُہنٛد یاد تھاوَو دۄن چلو زٕ ساس ہٮ۪مو آ صُبحٲے ساڑِ سَتہِ چلو چلو بیٚیہِ ما کیٚنٛہہ عرض چلو جِناب بِہِو رۅبَس حَوال